وعلیکُم السلام اہنہِ تہٕ اِسما چھُو وَن سا کیٛاہ دٔلیٖل خٲرٕے اوسا آ بہٕ چھَس ٹھیٖک تُہۍ چھُو ٹھیٖک اچھا اَصٕل کوٚرُتھ اَصٕل خٲرٕے اوسا اَہنہِ دیوارَے چھِ دیُن اَتھ چھُنہٕ اَتھ کیٛاہ چھِ أسۍ کَرو تَیٲری اَنو یہِ اَسہِ ضوٚرَتھ آسہِ سٮ۪کھ باجَر سٮ۪کھ اَنو سیٖمَٹھ اَنو تہٕ نِمو کھٲلِتھ ناے دیوار دیُنَے چھِ ضٔروٗری یہِ چھِ سونٕے تَحفظ اۭں بلکُل صحیح آہنی گَژھانَے چھِ کۄپٲٹھۍ اَمہِ سۭتۍ چھِ أتی روزان بَند أتی چھِ حفاظت روزان گَرَن تہِ تہٕ اۭں حفاظتَے روزان بیٚیہِ کِہیٖنہٕ کِہیٖنہٕ پرواے ژٕ أسۍ کَرو اَصٕل پٲٹھۍ مشوَرٕ یِیِن گَرِکۍ تہٕ أسۍ وٕچھو أسۍ وَن کہِ أسۍ وٕچھو کیٛاہ لَگہِ اَتھ تہٕ کَرو دوٚنوَے گَرٕ اِکَٹھے تہٕ ژٕھنو کھٲلِتھ چلو کیٚنٛہہ نہٕ پرواے ژھٕنو کھٲلِتھ چلو چلو اَدَے بیٚہہ خۄدایَس حوالہٕ